سٲنِس ایریاہَس مَنٛز یۄس لنٛگویج چھِ یِوان بولنہٕ سۄ چھِ یِوان بولنہٕ کَشمیٖری مگر یۄس کوٚمنِکیشن خٲطرٕ لنٛگویج چھِ وٕنۍکٮ۪س اِستعمال یِوان کَرنہٕ کٔشیٖرِ منٛز سُہ چھِ یِوان کَرنہٕ اُردو تہٕ اِنٛگلِش تہٕ اُردو تہٕ اِنٛگلِش تہٕ مگر موسٹلی چھِ أسۍ زیادٕ پَہم بولان اُردُوٕے مگر اگر أسۍ فارٮ۪ن کَنٹِرٛیَن سۭتۍ آسہِ یہِ وۄتھُن بیٚہُن یا تِمَن سۭتۍ آسہِ کَتھ کیٚنٛہہ کاربار آسہِ اَسہِ تِمَن سۭتۍ تیٚلہِ چھِ أسۍ اِنٛگلِش پٲٹھی کَران تِمَن سۭتۍ کَتھ نَتہٕ چھِ اوٚوَر آل أسۍ زیادٕ پَہنَتھ اُردو بولان اَگر أسۍ آوُٹ سایڈ سٹیٹ گژھو نَتہ اگر أسۍ پنٛنِسٕے سِٹیٹَس منٛز آسو تیٚلہِ چھِ أسۍ اوٚوَر آل کَشمیٖرٕے کَران اِستعمال تہٕ نہ کہِ اُردو تہٕ مگر وٕنۍکٮ۪نَس چھِ تھوڑا اگر أسۍ سکوٗلَن کُن ترٛاوَو نظر سکوٗل کہِ لٮ۪ولہِ پٮ۪ٹھ چھِ وٕنۍکٮ۪نَس آز نوٚو یَتھ پرٛٮ۪فرَنٕس زیادٕ یِوان دِنہٕ اُردوسٕے بیٚیہِ اِنٛگلِشَس تہٕ کٔشیٖرِ ہُنٛد یُس یہِ کَلچَر روٗز یہِ چھُ دۄہ کھۄ دۄہ وۄنۍ مےٚ باسان مَکلَنسٕے کُن گَژھان تہٕ نَتہٕ چھُ وٕنۍکٮ۪نَس سانہِ کٔشیٖر منٛز وٕنۍکٮ۪نَس اگر أسۍ وٕچھو کٔشیٖرِ منٛز تہٕ کَشمیٖری چھِ یِوان بولنہٕ زیادٕ پَہنَتھ تہٕ اگر باقیَن کَنٹِرٛیَن کُن آسو تیٚلہِ چھِ اُردوٗ یا اگر فارٮ۪ن وارٮ۪ن بیٚیہِ اِنٛگلِش بَس یِمَے زٕ تہٕ ریٖزَن چھِ یِہوٚے کہِ أسۍ چھِ اَمہِ موٗجوٗب یِم بولان باقیَن فارٮ۪ن ہۄ چھِ اَسہِ مَدَر لنٛگویج کَشمیٖری سۄ چھِ اَسہِ پَنٕنۍ مَدَر لنٛگویج تہٕ مَگر یُس یہِ اردو دو سُہ چھِ اَسہِ مجبوٗرٮ۪ن پٮ۪وان اَمہِ موٗجوٗب بولُن اگر کاربار واربار آسہِ نٮ۪بَر سۭتۍ یا کٲنٛسہِ سۭتۍ وۄتھُن بیٚہُن آسہِ نیٚبرٕ تہٕ تَمہِ موٗجوٗب چھِ اَسہِ پٮ۪وان تِمَن سۭتۍ آوُٹ سایِڈ سٹیٹ اَگر آسہِ کاربار یا باقیَن سۭتۍ آسہِ کاربار یا آسہِ اَسہِ اِنٛگلِش تِمَن سۭتۍ بولُن نَتہٕ آسہِ اُردو